آ لون کَڑیو مےٚ بَناویو مَکانہٕ تَتھ کَڑیو مےٚ لون رۄپیَس زٕ لَچھ تَتھ چھِ آز گٔمٕتۍ رۄپیَس ترٛےٚ لچھ تَتھ چھُنہٕ وَسان مےٚ پونسہٕ اکھ تہِ نَکھٕ کِہیٖنۍ بہٕ چھَس واریاہ زیادٕ ٲجِز گٔمٕژ بہٕ چھَس واریاہ زیادٕ پَشتاوان تہٕ پَریشان مےٚ کیازِ کَڑیو سُہ لون زٕ لَچھ رۄپیہِ مےٚ ٲس تراوٕنۍ مَکانَس سِلیب بہٕ گٔیَس مَجبوٗرِ ہال یہِ ہہ یہِ سُہ پونسہٕ ٲسِم نہٕ کُنہِ اوسُم نہٕ پونٛسَے تہٕ بہٕ گٔیَس بینکَس بینکَن ہے دِتۍ نہ نہ بہٕ کَتہِ وَنہٕ نہ دِتٕنۍ نہٕ بینکَن دِتۍ تٔمۍ دِتۍ زٕ لَچھٕ رۄپیہِ پَتہٕ اوس تَتھ پونسہٕ بَرٕنۍ تہِ واپَس بہٕ چھَس بران تَتھ پونسہٕ مَگر سُہ چھُنہٕ وَسان نَکھٕ کِہیٖنۍ تہِ اوترٕ چھُ وَنان مےٚ بینکہٕ وول دوٚپُن ژےٚ ہَسا چھی ییٚمہِ موٗجے بیٚنی ژےٚ ہَسا چھی گٔمٕتۍ ترے لَچھ رۄپیہِ اَتھٕ تہٕ وۄنۍ چھُنہٕ مےٚ سَمجھ یِوان کیٚنہہ اَتھ کِتھ کٔنۍ کھوٚت ترے لَچھ رۄپیہِ بہٕ ہَے چھَس پونسہٕ بَران تہٕ وۄنۍ سُہ تہِ چھےٚ مےٚ مَجبوٗرِ تَتھ تہِ چھَس بہٕ مولوی صٲبَس کران اپیٖل پونسہٕ کٔریو اَسہِ کَم